اسلام علیکُم تُہۍ چھِو حظ ٹیٛور گایڈ مےٚ حظ اوس ٹرٛیٚکِنٛگ پٮ۪ٹھ گَژھُن اَہَن حظ مےٚ دیُت کَنٹیٚکٹ تُہُنٛد أکۍ گَنٛگہٕ بل گانٛدربل سایڈٕ چھُنا گنٛگہٕ بَل نارا ہاں ہاں ناراناگ سایڈٕ اَہَن حظ مےٚ اوس توٗرۍ گژھُن ٹرٛیٚکِنٛگ مےٚ حظ چھُ پَگہٕکۍ پٮ۪ٹھ گَژھُن یا کٲلۍ کٮ۪تھ پٮ۪ٹھ تُہۍ ییٚمہِ دۄہ ؤنِو تۄہہِ ییٚمہِ دۄہ فرٛی آسٮ۪و ٹایم پَگہٕکھ پٮ۪ٹھے تیٚلہِ آ سَتَن دۄہَن لگ بگ أسۍ حظ چھِ ترٛےٚ نَفَر اَہَن حظ سَتَن دۄہَن اَہَن حظ اَہَن حظ اَہَن حظ

ٹھیٖک ٹھیٖک وۅنۍ ؤنۍتو مےٚ یہِ کوٗتاہ گَژھِ مےٚ أکِس نَفرَس کوٗتاہ گَژھِ پیکیج ٹھیٖک ٹھیٖک اَہَن حظ آ ٹھیٖک ٹھیٖک ٹھیٖک ترٛیٚن نفرَن گوٚو باہ باہ وۅنۍ کٔرِو دَہ دَہ ساس أکِس أکِس

سِکسٹیٖن ٹھیٖک ٹھیٖک ٹھیٖک اَدٕ حظ ٹھیٖک چھُ

اَہَن حظ أکِس نفرَس کوٗتاہ گَژھِ باہَن دۄہَن پیکیج اَہَن حظ تُہۍ ؤنِو گۄڈٕ ؤنِو تُہۍ مےٚ أکِس نَفرَس باہَن دۄہَن

چلو دۄن ؤنِو کوٗتاہ گَژھِ مگر باہَن دۄہَن

اَچھا اَچھا کِہیٖنٛۍ اَدٕ حظ ٹھیٖک چھُ تیٚلہِ تیٚلہِ کٔرِو تُہۍ ستھ دۄہ نہَ حظ نہَ تُہۍ کٔرِو سَتے دۄہ مگر ترٛٮیٚن نفرَن اَہَن حظ تیٚلہِ کٔرِو وۅنۍ چھا باہ ساس اَہَن حظ ٹھیٖک چھُ چلو چلو ٹھیٖک چھُ تیٚلہِ بہٕ کَرہو تۄہہِ پَگاہ کَنٹیٚکٹ او کے او کے اسلام علیکُم